سٲنِس ڈِسٹرک بَڈگامَس مَنٛز یُس کا کَلچَرَل یا کٕلو ٹریڈِشنَل یا کلوتھٕس یِم پریٚفَر چھِ یِوان کَرنہٕ سُہ چھُ نارمل یِم پوٗرٕ کٔشیٖر مَنٛز یِوان لَبنہٕ چھِ زیادٕ پَہَن یُس کَشمیٖرُک یا سانہِ ایریہُک ٹریٚڈِشَن چھُ سُہ چھُ زیادٕ پَہَن یِوان پرٛ پریٚفَر پھیٚرَن کَرنہٕ پھیٚرَن چھُ اکھ پَنُن کَشمیٖرُک اَسہِ کَلچَر اکھ بیٚیہِ یُس وَندَس یُس کَلچَر چھُ اَسہِ سُہ چھُ أسۍ کانٛگٕر یا سَماوار چھُ سانہِ سانہِ سایڈٕ چھُ وٕنۍ تہِ زیادٕ پَہَن سَمروار یِوان یوٗز کَرنہٕ کیٚٹلو بَدلہٕ چھِ أسۍ زیادٕ پَہَن پریٚفَر کَران سَمَوار بیٚیہِ یُس جُولیٚری أسۍ زیادٕ چھِ لاگان سُہ چھُ سۄن تِکیازِ کَشمیٖرَس مَنٛز چھُ سۄن اکھ خاص چیٖز یِوان ماننہٕ سٲنِس سایڈَس مَنٛز تہِ چھِ زیادٕ پَہَن پریٚفَر یِوان سۄنٕے کَرنہٕ بیٚیہِ چھُ یِوان رۄپھس تھوڑا بہت اِمپاٹَنٕس دِنہٕ یُس بیٚیہِ یِم اَسہِ ٹریٚڈِشَنٕز چھِ سُہ چھُ خانٛدرَن پیٹھ اَگَر أسۍ وٕچھو سُہ چھُ آسان گیٚوُن گیٚوُن چھُ اکھ یہِ چھُ اکھ اَسہِ ٹریٚڈِشَن کَشمیٖر کٮ۪ن یِم چھِ یہِ زیادٕ پَہَن پریٚفَر چھُ یِوان کَرنہٕ خانٛدَر مَطلَب زیادٕ پَہَن یُس یہِ اِمپاٹَنٕس مَطلَب یہِ چھُ اہم یِوان ماننہٕ خانٛدرَس دوران بیٚیہِ چھُ یِوان وازوان یہِ تہِ چھُ اکھ اہم مَطلَب چیٖز یِوان ماننہٕ خانٛدر امہِ وَرٲے چھ یِوان خانٛدَر ماننہٕ مَطلَب گوٚوٕے نہٕ تکیاز یہِ چھُ اکھ واریاہ خاص چیٖز یِ وان کَشمیٖرَس یا ڈِسٹرک بَڈگامَس مَنٛز ماننہٕ یُس مَطلَب یُس یہِ ٹریٚڈِشَن چھُ یہِ چھُ ہِوُے سارنٕے کومیونِٹیٖزَن مَنٛز وۄنۍ چھِ تھوڑا بہت فَرَق چھِ یِوان کومیونِٹیٖزَن مَنٛز تکیازِ یِتھ کٔنیٚتھ أسۍ وٕچھو گیٚوُن اگر چھُ سُہ چھُ یِوان زیادٕ پَہَن پریٚفَر کَرنہٕ سوٚنی کومٹی کومنٹی مَنٛز شی چھِ زیاد پَہَن تَتھ ایٚوایڈ کَران تکیازِ شِیا کومنِٹی مَنٛز چھ اَتھ مَطلَب یہِ چھُ یِوان تھوڑا گۄنا یہِ چھُ گۄناہ یِوان ماننہٕ یہِ گیٚوُن یا ڈانٕس یہِ چھُ یِوان تھوڑا ایٚوایڈ کَرنہٕ شی کومنِٹی چھ نہٕ زیادٕ اتھ مانان کِہیٖنۍ اَلبَتہ سونی کومنِٹی چھِ سانہِ سایڈٕ یہِ واریاہ زیادٕ مانان